گۄڈٕنیٛک ڈیٹ چھُ نَو جنؤری اَردَہ شیٚتھ زٕ دوٚیم ڈیٹ چھُ اۭں باہ اپریل اَردَہ شیٚتھ کاہ ترٛییِم ڈیٹ چھُ اَکوُہ نَومبر اَردَہ شیٚتھ زٕتووُہ ژوٗرِم ڈیٹ چھُ ژور اَپریل اَردَہ شیٚتھ ترٛیٚووُہ تہٕ پٲنٛژِم ڈیٹ چھُ اَٹھووُہ دسمبر اَردَہ شیٚتھ اَکہٕ سَتتھ